فون اوس مےٚ اوٚنمُت اَتھ چھِ پرابلِم واریاہ یہِ چھُ گوٚب چلان یا اَمِچ فنٛگشنَیلٹِی تہِ چھِنہٕ کِہیٖنۍ کٲم کَران ڈِسپٕلے تہِ چھِ واریاہ خراب